ویٖڈیو کانفرنس ایپ منٛز چھِ مےٚ اکھ ایپ اِستعمال کٔرمٕژ تَتھ چھُ وَنان سُہ گوٗگٕل گوٗگٕل ایپ اَتھ پؠٹھ حظ اَسہِ سکلیٹن یہِ سوشَل ؤرٕک خٲطرٕ اَسہِ ٹیٖم یہِ ہسا أسۍ اَسہِ مِٹِنٛگ بَڑٕ گٔے سُہ کوٚنیٚکٹہٕ گٔے اَصٕل پٲٹھۍ مان ژٕ اَتھ منٛز آو یہِ فٲیدٕ اکھ یِم تمام ٲسۍ فارفلنٛگ ایریاہَس منٛز اَکھ اوس اکہِ سایڈٕ بیٛاکھ اوس بیٚیہِ سایڈُک أسۍ سَمکھٕے تَمہِ پؠٹھ سٲری گوٚو کونیکٹہٕ کنٹیکٹہٕ پانہٕ ؤنۍ اَسہِ کٔر پرؠتھ کٲنٛسہِ شیر پَنٕنۍ یہِ ہسا یہِ پنٕنۍ أبِنَے کۄس کۄس پرٛوبلِم ٲسۍ اَسہِ یُس اَسہِ برونٛٹھٕے یہِ ہسا یہِ ڈی ایمٕچ مینیجر تٔمِس ییٚمِس کٔرۍ اَسہِ پَنٕنۍ شیرس حظ سورُے گوٚو آو گرِ بِہتھٕے آیہِ اَسہِ سۄ کٲم کَرنٕکۍ یۄس اَسہِ اَمہِ خٲطرٕ أسۍ یہِ مِٹِنٛگ بُلاناوہٮ۪نۍ کُنہِ جایہِ تہٕ ٲس تَمیُک کٲفی مان ژٕ کٔر پرؠتھ کٲنٛسہِ پَنٕنۍ پَنٕنۍ پرابلم شِیر تہٕ سُہ فٲیدٕ چھُ اَتھ ایپہِ عادت مان مگر یُس ڈِس لایک موٗجوٗب کیاہ چھُ یہِ پَتہٕ سۄ کالٹی ٲس نہٕ پَتہٕ اَسہِ ییٚتہِ ایویلیبٕل تَمہِ آیہِ سۄ کینٛہہ سارنہِ ہُنٛد تور فِکرِ تٔمِس اَڑؠن ہُنٛد توٚر نہٕ فِکرِ کینٛہہ مگر ہُتھ پٲٹھۍ یۄس یہِ ایپ چھِ یہِ چھِ بَر پوٗرٕ فٲیدٕ اگر کُنہِ ساتہٕ تہِ آسہِ کینٛہہ پرابلِم اتھ منٛز چھِ شیرِنٛگ کَران سَرٕ چھُ آسان تٔمِس چھِ وَنان أسۍ تہٕ سُہ چھُ ہؠکان یہِ بَڑٕ یہِ ہَسا یہِ اَمہِ سۭتۍ یہِ تَمیُک سالوٗ کٔرِتھ تہٕ وۄنۍ کُنہِ ساتہٕ چھِ آسان أسۍ چھِ وۄنۍ فارفلنٛگ ایریا یُس پَتہٕ آسہِ دوٗر دَرازٕ علاقُک تٔمۍ سۭتۍ چھِ پَتہٕ تَتھ کالٹی واریاہ کَم آسان تٔمِس سۭتۍ چھُ سُہ کونیکٹہٕ گژھان کینٛہہ سۄ پرابلِم چھَس اَدَروایز چھنہٕ اَتہِ واریاہ بیٹَر ایپ یۄس اَسہِ زیادٕ پرتر جوٗہہِ اِستعمال کَران چھِ ییٚمہِ سۭتۍ سون ٹایم چھُ واریاہ بَچن بَنسبتہٕ خٲطرٕ کرو آف یِتھ پٲٹھۍ آف لاینَس تٔمِس سَمکھو یہِ سۄ کٲم سالو کَرنہٕ خٲطرٕ بَس باقٕے چھُنا اَتھ کِہیٖنۍ